آ یُس اَکھ واریاہ بوٚڑ اِشوٗ چھِ یُس مُشکلات چھِ سانٮ۪ن بُزرگَن تہٕ اَسہِ پٮ۪وان کَرٕنۍ یعنی زَن یُس کۄپوور ڈِسٹِرٛک چھِ یہِ چھِ کٔشیٖرِ ہُںٛد اَکھ بیکوٲڈ ڈِسٹِرٛک ماننہٕ یِوان یُس یہِ کۄپوور ڈِسٹِرٛک چھِ یُس اَتھ منٛز ہٮ۪لٕتھ کِیَرٕکۍ مسلہٕ چھِ گژھان یعنی صحت صحتیاب ہُہ گژھںٕکۍ مسلہٕ اَسہِ چھِ پٮ۪وان ییٚتہِ پٮ۪ٹھ سوٚوُر گژھُن یُس زَن ییٚتہِ نِش واریاہ دوٗر چھِ اگر پیشنٛٹ کانٛہہ بٮ۪مار آسہِ یا بُزرٕگ آسہِ کانٛہہ بٮ۪مار تٔمِس چھِ پٮ۪وان ییٚتہِ پٮ۪ٹھ ہَتھ کِلوٗ میٖٹَر گۄڈٕ پَکُن تہٕ توٚتام چھِ تٔمۍ سٕنٛز موت تہِ ہٮ۪کان گٔژھِتھ یُس بیٛاکھ اَکھ مسلہٕ چھِ ییٚتہِ اَسہِ چھِنہٕ تِژھ ییٚتہِ سکوٗل یا سوشَل تِم خصوٗصیات ییٚتہِ موجوٗد کِہیٖنۍ یِم اَسہِ آسَن گژھن یِم باقٕیَن ڈِسٹِرٛکَن منٛز موجوٗد چھِ کُپوٲرِس منٛز چھُ اَسہِ واریاہ تِم چیٖز یِم نہٕ چھَنہٕ تِم چیٖز کِہیٖنۍ یِم باقٕیَن ڈِسٹِرٛکَن منٛز چھِ یِتھ پٲٹھۍ زَن اٮ۪جوکیشَن چھِ یا تٲلیٖم چھِ تٲلیٖم چھِ باقٕیَن ڈِسٹِرٛکَن منٛز واریاہ فاروٲڈ سٲنِس ڈِسٹِرٛکَس منٛز چھِ بیکوٲڈ سٲنِس ڈِسٹِرٛکَس منٛز چھِ واریاہ بیکوٲڈ بیٚیہِ یُس یِم پونٛسَن ہُنٛدٕ مسلہٕ چھِ یہِ أسۍ چھِنہٕ یہِ تیوٗت پونٛسہٕ کِہیٖنۍ اَسہِ چھُ ییٚتہِ سون ڈِسٹِرٛک چھِ واریاہ بیکوٲڈ أسۍ چھِ یِوان زیادٕ مٔزوٗرۍ تہٕ اٮ۪گریکَلچَرسٕے پٮ۪ٹھ ڈِپٮ۪نٛڈ یِم اَسہِ کۄپوٲرۍ ڈِسٹِرٛکَس منٛز یِم وٮ۪لفِیَر سِکیٖم آسہٕ بُزرگَن اوس ساس ساس رۄپیہِ تَران تہٕ سُہ چھِ آز وۄنۍ خاص تران کِہیٖنۍ ییٚمہِ سۭتۍ کہِ سانٮ۪ن بُزرگَن واریاہ سانٮ۪ن بُزرگَن واریاہ مُشکلاتَن ہُنٛد سامنہٕ چھِ پٮ۪وان کَرُن سٲنۍ بُزرٕگ چھِ اَسہِ چھِ پٮ۪وان واریاہ مُشکلاتَن ہُنٛد سامنہٕ کَرُن یِم زَن کہِ سۭتۍ سُہ تٕہُںٛد واریاہ مُشکل چھِ گژھان تہٕ تِہُںٛد تِہُنٛد یُس روزُن بَسُن چھِ سُہ چھِ واریاہ مُشکل گژھان